ہوم رِمِڈی آب صاف کَرنَس چھِ اَسہِ اَکھ ییٚتہِ کہِ أسۍ چھِ اَکھ کاٹنٕچ دٔج اَنان یا یِم زَنہِ چھِ یِم دٔج دِوان أسۍ چھِ کَران کٲم أسۍ چھِ سُہ نَلکَس گَنٛڈان تَتھ منٛز یِم جِرمٕز چھِ آسان یا بٮ۪کٹیٖریا چھِ آسان تِم چھِ وِتھ سِٹینٛڈ کَران نَلکَسٕے مَنٛز یِم یا تِم چھِ بیک گَژھان تِتھ پٲٹھۍ چھِ أسۍ ییٚتہِ کَران یہِ کَنٹرٛول یا اگر أسۍ وٕچھو کہِ آز چھِ أسۍ پیوٗرِفایَر تہِ یِوان مگر أسۍ چھِنہٕ أسۍ چھِ گامٕکۍ سرینَگَر أسۍ چھِ سرینَگرَسٕے منٛز بَسان أسۍ چھِنہٕ تِم یوٗز کَران کیٚنٛہہ تِکیٛازِ أسۍ چھِ وٕنۍکٮ۪نَس ہوم رٮ۪مِڈی تہِ أسۍ چھِ دۄنوَے کَران یوٗز ہوم رِمِڈی تہِ کَران یوٗز تہٕ ٹٮ۪کنالجی تہِ کَران یوٗز ییٚمہِ ساتہٕ ہوم ریمِڈی پٮ۪وان